اَسَلامُ عَلیٚکُم وَرَحمَتُللٰہِ وَبَرَکاتُہوٗ تُہۍ چھُو حظ کیب ڈرٛیوَر ایٚجاز احمَد اَسہِ حظ کَریٚیہِ یہِ کیب بُک تَنہٕ حظ گوو اَکھ گَنٛٹہٕ اَسہِ حظ چھِ فِلایِٹ اَسہِ حظ ووت وارِیاہ ٹایِم ییٚتٮ۪س پرٛاران تُہۍ نہ حظ چھو کُنی نٕنۍ اسہِ حظ چھِ دٕہہ بَجے فٕلایِٹ تہٕ وٕنۍکٮ۪س حظ بَجیٚیہِ نَو پانٛژتٲجی اَگر نہٕ تُہۍ حظ یِتھ ہٮ۪کِو اسۍ حظ سوزٮ۪ن تیٚلہِ گَرِکۍ پَنٕنۍ گٲڑۍ تہٕ أسۍ ہٮ۪ٚکوو اییَرپوٹَس تام گٕژِتھ تُہۍ حظ آیوٕ نہٕ أکِس گَنٛٹَس تام کِہِنۍ تہِ أسۍ حظ کَرو وۄنۍ یہِ کیب کیٚنسل تہٕ أسۍ گَژھو پَنٛنہِ گاڑِ منٛز اییرپوٹ تام باقٕے حظ شُکرِیا